اسلامُ علیکُم وَرحمة اللہِ وبرکاتہ مےٚ ؤنِو تُہۍ یہِ ٹیپ واٹَر چھِ یہِ ٹیپ واٹَر چھُنہٕ آسان صاف زیادٕ کِہیٖنۍ یہِ چھُ پٮ۪وان پیُور اِٹ کَرُن أتی چھِ یہِ گژھان صاف آر او اَتھ چھِ پٮ۪وان آر او لاگُن أتی چھُ یہِ صاف گژھان ہُتھ کٔنۍ چھِنہٕ یہِ زیادٕ صاف آسان کِہیٖنۍ تِکیٛازِ زیادٕ صاف واٹَر گوٚو اَسہِ اَسہِ خٲطرٕ اَصٕل ییٚلہِ روٗد چھِ پٮ۪وان آب چھِ واریاہ موٚکُر یِوان اَسہِ تِکیٛازِ ییٚتہِ چھِنہٕ زیادٕ آبٕچ فیسَلٹی اَصٕل کِہیٖنۍ ییٚلہِ آبٕچ فیسَلٹی زیادٕ اَصٕل آسہِ سُہ گٔیے تیٚلہِ اَصٕل بیٚیہِ چھُنہٕ یَپٲرۍ زیادٕ آب تہِ آسان سرینَگرَس کِہیٖنۍ یِمَن کیٛاہ چھِ اَتھ ناو نَلکَن چھُنہٕ آسان زیادٕ آب کِہیٖنۍ کیٛاہ چھے بیٚیہِ بیٚیہِ چھُس بہٕ کَران گورمٮ۪نٛٹَس گُزٲرِش یَپٲرۍ تھٲیِو آب یَپٲرۍ کٔرِو یَپٲرۍ تھٲیِو ٹیپ ٹیپ چھُنہٕ یَپٲرۍ زیادٕ کِہیٖنۍ بیٚیہِ چھِ یِم ٹیپ واٹرُک بِل تہِ چھِ اَسہِ یِوان واریاہ بیٚیہِ چھُنہٕ اَسہِ آب یِوان صاف نہ چھُ یِوان آب کیٚنٛہہ بیٚیہِ تھٲیِو تُہۍ دھیانَس منٛز یہِ زِ کیٛاہ اَسہِ کیٛاہ چھِ اَتھ ناو ییٚلہِ یِم ٹیپ واٹَر چھِ یِم چھِنہٕ آسان زیادٕ صاف کِہیٖنۍ اَتھ چھِ یِوان میٚژِ آب اَتھ چھِ پٮ۪وان اَسہِ گۄڈٕ دٔج تھاوٕنۍ أتی چھِ أسۍ ہٮ۪کان صاف آب چٮ۪تھ مٔنٛزۍ چھِ آسان تیوٗتاہ میٚژ آب أسۍ چھِنہٕ دۄن ترٛٮ۪ن دۄہَن آبٕے آسان آبٕے چھِنہٕ أسۍ چٮ۪وان دۄن ترٛٮ۪ن دۄہَن مگر مٔنٛزۍ چھِ آسان اَصٕل آب صاف آب ییٚکیٛاہ وٕنۍکٮ۪س چھِ زَن وٕنۍکٮ۪س چھِ واریاہ اَصٕل آب ییٚکیٛاہ وٕنی چیٚیہِ مےٚ ترٛیشَس زٕ گِلاس مگر تہِ کیٛاہ چھِ اَتھ ناو آب اوس اَصٕل ییٚکیٛاہ وٕنۍکٮ۪س چھِ ٹھیٖک آب بہٕ چھُس کران یِمَن گُزٲرِش بیٚیہِ یِمَن آبہٕ والٮ۪ن کہِ تُہۍ تھٲیو یِمَے آب یُتھُے آب تھٲیِو جٲری بیٚیہِ کیٛاہ چھِ اَتھ ناو تُہۍ تھٲیِو یُتھُے آب اَگر تُہۍ تھٲیِو سُہ گوٚو اَسہِ سانہِ خٲطرٕ زیادٕ اَصٕل اٮ۪نوارمٮ۪نٛٹ کھٔ اٮ۪نوارمٮ۪نٛٹ خٲطرٕ گژھِ اَصٕل بیٚیہِ گژھِ سوسایٹی خٲطرٕاَصٕل سارنی خٲطرٕ گژھِ اَصٕل تۄہہِ خٲطرٕ تہِ اَصٕل اَسہِ خٲطرٕ تہِ اَصٕل بیٚیہِ اگر تُہۍ ہیٚکِو ییٚژھِتھ تہٕ تُہۍ ہیٚکِو سوشَل میٖڈیا پیجَس دِتھ زِ پَگاہ گَژھیو آب تِکیٛازِ کالَے تھَوَن لُکھ آب سِٹور کٔرِتھ تہٕ پگاہ گَژھِ نہٕ تِمَن کٕہٕنۍ تہِ پرٛابلِم کِہیٖنۍ تِمَن پَزِ نہٕ تِمَن گَژھِ نہٕ کٕہۭنۍ پرٛابلِم یِم فیس کَرنہٕ کِہیٖنۍ بیٚیہِ یپٲرۍ یَپٲرۍ چھُس بہٕ زیادٕ وٕچھان یِمَن گامہٕ علاقن تَپٲرۍ چھُنہٕ آسان ٹیب ماٹَر ٹیب واٹَر چھُنہٕ موٗلی آسان تَپٲرۍ کِہیٖنۍ تَپٲرۍ چھُنہٕ آسان آب تَپٲرۍ چھِ آبَس پٮ۪وان پیارُن گٲنٛٹَس أکِس چھِ یِوان بِچارٮ۪ن تِمَن آب کَرَن کیٛاہ تِم بِچٲرۍ اَگر کٲنٛسہِ أرجنٛٹ تریشہِ آبٕچ أرجنٛٹ ضوٚرتھ آسہِ سُہ کوٚت گژھِ بِچور پَتہٕ تویتہِ چھِ تِمَن خۄداے صٲبَن تھٲومٕژ سہوٗلیت تَپٲرۍ تَپٲرۍ چھِ یِم ناگ واگ تَپٲرۍ چھِ کۄلہٕ سٮ۪نٛد چھِ تَپٲرۍ تَمہِ موٗجوٗب چھِنہٕ تِمَن گژھان تیٖژاہ پرٛابلِم کِہیٖنۍ مگر یہِ چھِ یہِ گژھِ واریاہ بٔڑ پرٛابلِم چھِ یہِ تِکیازِ وید وٕنۍکٮ۪س چھِ ویدَرٕے ویدَر یَپٲرۍ کٔشیٖرِ ہُنٛد تِتھُے آب چھُ ہۄکھان وٕنۍکٮ۪س آب چھُ ہۄکھان ڈَل ہوٚکھ یَپٲرۍ تَپٲرۍ چھِ کۄلہٕ ہۄکھان گامو کِنۍ یِہوٚے کیٛاہ چھِ اَتھ نہ یِمَن پَزِ آب سٹور تھاوُن کٔرِتھ بیٚیہِ آب تھاوُن کَنٹِنیوٗ یِمَن گامَن چالوٗ یِم چھِنہٕ تھاوان گامَن آب چالوٗ کِہیٖنۍ یِمَن پَزِ کَنٹِنیوٗ گامَن تھاوُن آب چالوٗ تِکیٛازِ تِمَن پی پیٖپٕل یِمَن لُکَن پَزِ نہٕ تَپٲرۍ زیا زیادٕ پرٛابلِم گَژھِ نہٕ تِمَن فیس گَژھٕنۍ کِہیٖنۍ بیٚیہِ یِمَن کُلٮ۪ن کُلٮ۪ن چھِ یَپٲرۍ لُکھ دِوان آب تِمَن اگر موٚکُر آب یی کُل کَتہِ کھسہِ کیازِ تِمَن گوٚژھ صاف آب یُن تیٚلہِ کھسہِ کُل اٮ۪نوارمِنٹ کھَسہِ گژھِ سُہ اَصٕل کُلۍ چھِ اَسہِ دِوان کاربَن ڈاے آکسایِڈ کہ کُلۍ چھِ نِوان کاربَن ڈاے آکسایڈ سُہ چھِ پٮ۪وان اٮ۪نوار اٮ۪نوارمٮ۪نٛٹَس بیلَنس أسۍ چھِ نِوان آکسیٖجَن أسۍ چھِ زِندٕ یِمَن کُلٮ۪ن ہِنٛدۍ وجہ سۭتۍ اَگر نہٕ کُلۍ آسَن أسۍ کَتہِ آسو زِندٕ مےٚ ؤنِو تُہۍ اَگر نہٕ کُلۍ آسَن اَگر نہٕ جنٛگل آسَن أسۍ کَتہِ آسو زِندٕ بیٚیہِ چھِ یِم یِم لُکھ جنٛگلَن نار چھِ دِوان بہٕ چھُس وَنان یِمَن کیاہ گوٚو یِم جنٛگل چھِ زالان أسے أسے یِتھَے کٔنۍ یِہِنٛدِ وجہ سۭتۍ چھِ زِندٕ اگر نہٕ کُلۍ آسَن أسۍ تہِ کَتہِ آسو مےٚ ؤنۍتو تُہۍ بیٚیہِ اگر اگر نہٕ آب آسہِ أسۍ تہِ آس أسۍ تہِ آسو نہٕ زِندٕ کیٚنہہ تِکیازِ ساے ساینسدانو چھِ ووٚنمُت آب بغٲر چھَنہٕ لایف پاسِبٕل کِہیٖنۍ اَگر نہٕ لایف پاسِبٕل آسہِ أسۍ کَتہِ روزو زِندٕ نہ روزِ کانٛہہ جانوَر زِند نہ روزو أسۍ زِندٕ یہِ دُنیا گژھِ بٔلۍ بیکار ییٚلہِ پَتہٕ کُلی یٲتۍ بَڑن مگر کُلۍ تہِ کَتہِ بَڑن ییٚلہِ نہٕ آبٕے آسہِ کُلۍ کُلۍ تہِ بَڑن نہٕ کِہیٖنۍ ما آب چھِ سانہِ خٲطرٕ واریاہ ضروٗری یہِ چھِ اٮ۪نوارمٮ۪نٛٹ خٲطرٕ ضروٗری ساری دُنیا خٲطرٕ ضروٗری شاٹَس منٛز ہیٚکہِ نہٕ لایِف پاسِبٕل آب وَرٲے گٔژھِتھ کِہیٖنۍ نہ ہیٚکہِ آکسیٖجَن نہ ییٚمہِ وَرٲے بیٚیہِ چھِ وٕنۍکٮ۪س ویدَر اَمہِ سۭتۍ چھِ دپان یہِ حظ چھِ گژھان پلوٗشَن اوزوٗن لیرِ گوٚو گوٚد وۄنۍ گوٚو ویدَر چھِ اَوَے کش کَشمیٖرَس منٛز ٲسۍ نہٕ زیادٕ ہیٖٹ آسان ییٖژاہ کِہیٖنۍ یُس وٕنۍکٮ۪س چھِ وٕنۍکٮ۪س چھِ وِنٹَر یَپٲرۍ چَلان مگر وٕنۍکٮ۪س تہِ چھِ ہیٖٹ واریاہ وٕنۍکٮ۪ٮس تہِ چھِ ٹی شاٹَٮ۪ن منٛز یَپٲرۍ نَژان لُکھ مےٚ ؤنۍتو تُہۍ یہِ شامَس چھِ آسان سۄ تۭر شامَس چھِ پٮ۪وان زٕ زٕ جیکٮ۪ٹ لاگٕنۍ یہِ چھُ نہ لُکَن ہِنٛز غلطی یِمَن پَزِ نہٕ زیادٕ پلوٗشَن کَرُن کِہیٖنۍ زیادٕ چھِ گژھان واٹَر پلوٗشَن یِم چھِ تھاوان آبَس منٛز ترٛاوان ژھۄٹھ سَمنٛدارَس مَنٛز کوٗتاہ ژھۄٹھ چھُ کیٛاہ چھِ اَتھ ناو پیسِفِک اوشَن وٕچھِو بیٚیہِ چھُ کُس تام اوشَن یُس یَتھ پٮ۪ٹھ ژھۄٹھ چھِ آسان تُہۍ چیٚیِو ڈل ڈَل تُہۍ وٕچھِو ییٚتٮ۪ن درگاہ ڈَل یہِ چھُ سورُے موٚکُر اگر یہِ صاف یہِ ہہ کرنہٕ سٲ سٲری چَمہو أسۍ یہِ کیٛاہ چھِ اَتھ ناو اَصٕل آب بیٚیہِ گژھِ ہا نہٕ آبٕچ کمی تہِ کِہیٖنۍ بیٚیہِ چھِ کیٛاہ چھِ اَتھ ناو یِمَن آبہٕ والٮ۪ن تہِ چھِ أسۍ گُزٲرِش کَران کہِ آب تھٲیِو اَسہِ کَنٹِنیوٗ چالوٗ تِکیٛازِ اگر تُہۍ آب تھٲیو اَسہِ کَنٹِنیوٗ چالوٗ گژھِ لُکَن خٲطرٕ اَصٕل سارنی خٲطرٕ گَژھِ سُہ اَصٕل مط میون وَنٛنُکھ مطلب چھُ وۄنۍ یُتُے زِ آب تھٲیِو اَسہِ ژۄوُہ گٲنٛٹہٕ کیٛازِکہِ تِکیازِ گامَن منٛز وٕچھ مےٚ واریاہَن جایَن زِ آب چھِ آسان گٲنٛٹَس گٲنٛٹَس مان لُکھ کیٛاہ کَرَن گٲنٛٹَس گٲنٛٹَس آب پَتہٕ کیٛاہ کٕنن لُکھ تِم کوٗتاہ سِٹور کَرَن آب وٕنۍکٮ۪س چھِ پٮ۪ٹھ گَرم تہِ واریاہ آب چھِ گژھان اِواپریٹ سُہ چھُ کھسان واپَس مےٚ ؤنۍتو تُہۍ کَرَن کیٛاہ لُکھ سٹور کَتھ کَرَن تہٕ کَرَن کَتھ منٛز یِم مان ژٕ پُوَر پیٖپٕل چھِ آسان یِم غریٖب لُکھ چھِ تِم کیٛاہ کَرَن بِچٲرۍ تِمَن چھِ موٚکُرٕے موٚکُرٕے آب پٮ۪وان چیوٚن تی اَوَے چھُس بہٕ گُزٲرِش کَران یِمَن آب والٮ۪ن واٹَر کوٚمنِٹی تُہۍ تھٲیِو ٹیپ واٹَر صاف لُکھ تہِ روزَن اَصٕل وۄنۍ چھُس بہٕ یتُے یُتُے یَژان وَنُن کہِ لُکھ لُکھ چھِ یُت پُوَر پیٖپٕل یِم چھِ تِم کیٛاہ کَرَن بِچٲرۍ یِم آبہٕ روٚستٕے تِمَن چھِ آبسٕے پٮ۪ٹھ آسان مٔنٛزۍ چھِنہٕ تِم شۄگان شۄنٛگان تہِ کھٮ۪نہٕ روٚستے تِم چھِ آبسٕے آبسٕے پٮ۪ٹھ وٕنۍکٮ۪س زِندٕ کَرَن کیٛاہ تِم بِچٲرۍ آبہٕ روٚستُے مےٚ ؤنۍتو تُہۍ یِم بِچٲرۍ آبہٕ روٚستٕے آبہٕ روٚستٕے ہٮ۪کَن نہ ہیٚکہِ کُل زِنٛد روٗزِتھ نہ ہیٚکہِ اِنسان زِندٕ روٗزِتھ کٕہۭنۍ ہٮ۪کہِ نہٕ آبہٕ وَرٲے زِندٕ روٗ ییٚتہِ چھِ ییٚتہِ چھِ بَناوان سِم۪ٹ تتھ تہِ چھِ آب ترٛاوان مےٚ ؤنۍتو تُہۍ اَگر نہٕ آب آسہِ ہے گژھیٛا لایف پاسِبٕل ما چھِ لایف پاسِبٕل کِہیٖنۍ یِہوٚے چھِ کَتھ تہٕ بِہِو